اسلام علیکُم

آ کٕم حظ چھُو اَہَن حظ آ آ آ چلو کیٚنٛہہ چھُنہٕ چلو ٹھیٖک چھُ او کے اَدٕ کیٛاہ